ہوارٕس رایڈِنٛگ کوٚر مےٚ اَو موٗجوٗب چیٛوٗز ایز ہوابی پَنُن تِکیٛازِ تہِ ہوارٕس رایڈِنٛگ چھِ سٲنۍ پیغمبَر حضوٗر صلی اللہُ علیہِ وَسَلم پَسنٛد ٲسمٕتۍ کران تہٕ تَوے موٗجوٗب تھوٚو مےٚ تہِ یہِ اکھ ہوابی